یُس رول آف ووٗمٮ۪ن چھُ میٛٲنِس میٛٲنِس ایریا ہَس منٛز یہِ چھُ واریاہ زیادٕ اہم رول اگر أسۍ گۄڈٕچ کَتھ کَرو ووٗمٮ۪ن رول چھِ ہرکُنہِ جٲیہِ زیادٕ مٮ۪ٹَر کَران اَز اگر گۄڈنِچ زمانٕچ کَتھ کَرو اَز برونٛہہ دَہ ؤری وُہ ؤری دَہ ؤری نہٕ کینٛہہ وُہ ؤری کَتھ کَرو زَنہِ مطلب لٔڑکی ٲسۍ نہٕ دِوان زیادٕ پَرنہٕ کِہیٖنۍ دَپان ٲسِس ژےٚ پوٚرُتھ ٹٮ۪نٛتھَس تام چلو ٹُوٮ۪لتھَس تام پوٚرُتھ ژےٚ بَس یہِ چھُ ژےٚ خٲطرٕ کٲفی امہِ پَتہٕ چھُنہٕ ژےٚ گَرِ نیرُن کِہیٖنۍ چھے ژےٚ گَرٕ کٲم کَرٕنۍ یہِ کٲم کَرٕنۍ ییٚمہِ سۭتۍ پَتہٕ بِچارِ یِم لٔڑکِیے یِم ٲس خواہِشات تِم ٲسۍ روزان تٔتھٕے تٔمِس یِم پَنٕنۍ خاب ٲسۍ تِم ٲسۍ نہٕ تٔمِس پوٗرٕ یِوان کَرنہِ کِہیٖنۍ نہٕ گَرے اوسُس آسان نیرُن بازر اوس نہٕ تٔمِس پیٚوان نیرُن یا کِہیٖنۍ نہٕ وۄنۍ اگر اَز کَتھ کَرو کوٗر چھےٚ اَصٕل پٲٹھۍ پَران گَرِ چھےٚ نیران یہِ تٔمِس خاب چھِ آسان سۄ چھےٚ تہِ اَصٕل پٲٹھۍ کَران أزۍ کِس زمانَس منٛز چھِنہٕ کورِ کٕہٕنۍ تہِ پرٛابلِم کٕہٕنۍ تہِ پرٛابلِم یِوان فیس کَرنہٕ سۄ چھےٚ اَصٕل پٲٹھۍ پَران تٔمِس چھُنہٕ کٕہٕنۍ ٹٮ۪نٛشَن یوٚت سۄ یَژھِ توٚت گژھِ بیٚیہِ اگر یۄس سۄ کٲم ہیٚکہِ چھےٚ آسان تٔمِس کرٕنۍ سۄ ہیٚکہِ اَصٕل پٲٹھۍ چھےٚ سۄ کَران تہٕ مگر گۄڈٕ ٲسۍ نہٕ دِوان تٔمِس ٲسۍ نہٕ أکِس کورِ دِوان پَرنہٕ کِہیٖنۍ مگر اَز چھِ اَصٕل پٲٹھۍ گوٚو یوٚت سۄ یَژھِ توٚت چھےٚ گژھان سۄ یہِ ییٚژھِ پَرُن تہِ چھےٚ پَران تہٕ اَز چھِ ووٗمٮ۪ن فِرٛیٖلی کَران تٔمِس چھُنہٕ کٕہٕنۍ تہٕ رُکاوَٹ گژھان